سٲنِس کَشمِیرَس منٛز چھِ واریاہ زِیادٕ خُوبصورَت جایہِ یِمَن یِم یور بہٕ گٔمٕژ چھس گُلمرَگ چھِ سۄ جاے یور بہٕ واریاہ زِ واریاہ لَٹہِ گٔمٕژ چھس تَتھ تہِ چھِ پہٲڑ پہٲڑ پہاڑ آیہِ مَطلَب تھزَر چھِ مَطلَب یور گَژُھن سلوپَس پؠٹھ تھزَر آیہِ چھُ تَتھ تہِ دۄیم چھُ سونہٕ مَرٕگ سُہ تہِ چھِ تِمے آیہِ سُہ تہِ چھِ ساروٕے کھۄتَن سۄ جاے یور پَرٮ۪تھ کانٛہہ چھِ گژھان گُلمَرگ تہِ چھس بہٕ مَطلَب فُل وُنِیُک تامَتھ گٔمٕژ دَہہِ لَٹہِ لَگ بَگ یِتھَے پٲٹھۍ چھِ سۄنہٕ مرٕگ تہِ سُہ تہِ چھےٚ پہٲڑی جاے سۄ یوٚت بہٕ گٔمٕژ چھس